اگر أسۍ پنٕنۍ نٮ۪برِنٛگ کَنٹِرٛی یِم زَن اَسہِ ہمساے کَنٹِرٛی چھُ ہمساے مُلٕک چھِ تِمَن ہِنٛز کَتھ کَرو تَتھ منٛز چھُ پاکِستان ہیٚکہون تُہۍ اَکھ کَنٹِرٛی کَنسِڈَر کٔرِتھ ایٖران چھُ دوٚنۍ دۄیِمہِ مُلکُک ناو ٹٔرکی چھِ ترٛیٚیِمہِ مُلکُک ناو یَتھ ہُہ تُرکی یے وَنان چھُ نیپال ہیٚکہِون تُہۍ ژوٗرمہِ کَنٹِرٛی ہُنٛد ناو ژوٗرمہِ مُلکُک ناو یا چَینا چیٖن پونٛژمہِ مُلکُک ناو